ایٚکٹرسو منٛز چھِ مےٚ سارِوٕے منٛز زیادٕ پَسند شردھا کپور تٔمۍ سٕنٛز ایٚکٹِنٛگ چھےٚ مےٚ واریاہ زیادٕ پَسنٛد تٔمۍ سٕنٛز چھِ مےٚ یہِ مطلب باڈی سٕٹرٛکچر تہِ واریاہ پَسنٛد تٔمۍ سٕنٛز سُمایِل چھِ مےٚ واریاہ پَسنٛد بیٚیہِ چھےٚ مےٚ تٔمۍ سٕنٛدۍ کیریٚکٹر اکھ چھےٚ سۄ مطلب سۄ فٔنی ہِش چھےٚ سۄ فٔنی ٹایِپ چھےٚ مےٚ سۅ باسان تَمہِ حِسابہٕ چھےٚ مےٚ سۄ واریاہ زیادٕ پَسنٛد بیٚیہِ چھِ مےٚ سۄ باسان سۄ مطلب سۄ ایٚروگینٔس مطلب سُہ غمنٛڈی یَتھ أسۍ کٲشِرۍ پٲٹھۍ وَنان چھِ سۄ چھےٚ نہٕ مےٚ زیادٕ تٔمِس منٛز یِوان اتھِ کِہیٖںٛۍ نہٕ تَمہِ حِسابہٕ تہِ چھےٚ سۄ مےٚ پَسنٛد واریاہ زیادٕ بیٚیہِ چھِ مےٚ باسان سۄ سۄ چھےٚ مےٚ سِمپٕل باسان تٔمۍ سُنٛد آوُٹ لُک وَوُٹ لُک چھُ مےٚ واریاہ زیادٕ پَسنٛد گیٹ اَپ تٔمۍ سُنٛد چھُ مےٚ واریاہ زیادٕ پَسنٛد أمِس آ اَمہِ علاوٕ تہِ چھِ مےٚ واریاہ زیادٕ ایٚکٹریس پَسنٛد مَگر یہِ چھِ مےٚ مطلب ساروٕے منٛز زیادٕ چھِ مےٚ یہِ شردھا کٔپوٗرٕے پَسنٛد تہٕ تٔمۍ سٕنٛز موٗوِی چھِ مےٚ پَسنٛد آشکی ٹوٗ واریاہ زیادٕ سۄ چھےٚ مےٚ وُچھمٕژ تہِ واریاہہِ لَٹہِ تَقریٖبن دۄیہِ ترٛیہِ لَٹہِ سۄ چھےٚ مےٚ مطلب تَتھ منٛز یۄس تٔمۍ ایٚکٹِنٛگ چھِ کٔرمٕژ سۄ چھےٚ مےٚ پَسنٛد واریاہ زیادٕ اَمہِ علاوٕ چھِ مےٚ ساریےٚ موٗوِی تٔمۍ سٕنٛز لگ بگ وُچھمٕژ مَگر یہِ چھےٚ مےٚ پَسنٛد زیادٕ یہِ اکھ موٗوِی تٔمۍ سٕنٛز